اسلامُ علیکم ٹھیٖک حظ تُہۍ چھو حظ ٹھیٖک باقٕے بَس حظ ٹھیٖک مےٚ حظ اوس پَش کَرٕنۍ مکانس اوس پَش کَرٕنۍ اَسہِ حظ کوپوارِ روزان

تُہۍ کِتھ کَنۍ حظ چھِ مطلب ٹھیکَس منٛز چھو حظ رٹان تُہۍ یِم ٹھیکس منٛز کوٗتاہ حظ ہیٚیو تھوڑا مطلب سیٚودُے یِتھ کَنۍ مطلب آسان چھُ پَش اہن حظ نارمَل آیس منٛز آ تُہۍ دِیو نا حظ گۄڈٕ نظر بیٚیہِ وٕچھو تُہۍ مطلب کَمہِ آیہِ چھِ تھوڑا مطلب یَتھ رُکاوَٹ کمہِ آیہِ سجاوَٹ گَژھِ تہٕ تٔمی آیہِ پَتہٕ وٕچھو بیٚیہِ کیاہ حظ چھُ بیٚیہِ کیاہ چھُ چلان آز مطلب ہُتھ کَنن تُہند حساب

اچھا کھیٚون چیٚون اَتھی منٛز

بیٚیہِ اَتھ منٛز کانہہ مطلب نو ڈزاینا کانہہ درٛامُت پَشس منٛز اہن حظ اہن حظ یُکُن ہاو حظ

بیٚیہِ ؤنِو وُس

تُہۍ ٲسِو تیٚلہِ نَفر زٕ ژور نَفر چھُو حظ

تیٚلہِ پانژھ شےٚ نَفر مطلب حظ زٕ ژور دۄہ لَگن مطلب ٹھیکَس منٛز لَگن نا حظ

اِتھ کٔنۍ حظ چھِ پَنٕنۍ مَرضی ہاں چلو وٕچھو نہ حظ تمہِ دۄہ یِیو نہ یور رٔٹِو نظر تُہۍ کِتھ کٔنن روزِ یہِ مُنٲسب تہٕ پَتہٕ وٕچھو کیاہ بَنہِ ٹھیکَس منٛز رٔٹِو یا رٔٹوا ٹھیٖک چھُنہٕ حظ اَدٕ کیاہ حظ ٹھیٖک حظ چھُ